ڈرایِنٛگ کٕلاس ٲسۍ أسۍ کلاس ہُہ تہِ سکوٗل لایف ییٚلہِ ٲسۍ اَسہِ تَمے دۄہ ٲسۍ أس یہِ ڈرایِنٛگ وایِنٛگ ہیٚچھان یہِ اوس اَکھ آرٹ تِکیٛازِ اَمہِ سۭتۍ چھُ اِنسانَس تھوڑا رِلیکٕس فیٖل گَژھان بیٚیہِ چھِ یہِ ہابی تہٕ کینٛہہ لُکَن ہٕنٛز چھے چھِ یہِ ہابی تمہِ سۭتۍ چھِ واریاہ اِنسان ہیٚچھان ہیٚچھان چھِ یہِ یُس یہِ نیچَر چھُ یہِ کِتھ کٔنۍ کَرون أسۍ مطلب کِتھ کٔنۍ بَناوون أسۍ یہِ کاپی پٮ۪ٹھ کِتھ کٔنۍ کَرون أسۍ یہِ پینٛٹ رِپریزنٛٹ یہِ چھُ واریاہ اَصٕل چیٖز اَمہِ سۭتۍ چھُ اِنسان ہیٚچھان تہِ بیٚیہِ چھُ اِنسان سُنٛد یُس ٹایم چھُ آسان سُہ چھُ ہیٚکان یُس فٔضوٗل ہیٚکہِ نہٕ چھُ اِنسان بِہِتھ سُہ ہیٚکہِ پانہٕ ییمہِ ساتَن أمِس یہِ آسہِ ٹایم آسہِ ایٚکٕسٹرا ٹایم آسہِ سُہ ہیٚکہِ سُہ أتھۍ سۭتۍ کٔرِتھ سُہ ہیٚکہِ یِہے یہِ ہیٚہِ پَنن سُہ پروفیشَن تہِ بنٲیِتھ سُہ یِہے پینٹِنٛگ وینٛٹِنٛگ تِکیٛازِ یہِ چھُ واریاہ اَصٕل چیٖز اَکھ